بہٕ ہَسا چھُس گورمٮ۪نٛٹَس یہِ اپیٖل یَژھان کَرٕنۍ کہِ اَسہِ ہَسا سٲنِس وِلیجَس ہَسا گوٚژھ سٲنِس گامَس ہَسا گوٚژھ میلُن یِم بیسِک فیسَلٹیٖز لایک رو روڈ کَنٮ۪کٹِوِٹی گٔژھ گژھٕنۍ اَصٕل وَتہٕ گژھن گژھنہِ اَصلہِ یِم یینہٕ وینہٕ گٔژھۍ گژھنہِ ٹھیٖک ڈرٛٮ۪نیج سِسٹَم گوٚژھ گژھُن اَصٕل یَپٲرِ زَنہٕ لُکَن ہُنٛد آب چھِ نیران سُہ تہِ گوٚژھ گژھُن اَصٕل یِہوٚے بیٚیہِ ہَسا گٔژھ ہاسپِٹَلَس منٛز اَصٕل اَصٕل یِم زَن یِم زَن اَمہِ کِنۍ یِم چھِ لَگان اَسہِ واریاہ وقتَس پٮ۪تھ ضوٚرَتھ تہٕ یِتھۍ یِتھۍ چھِ بیٚیہِ گژھِ ڈٕرٛنٛکِنٛگ واٹَر فیسَلٹی گٔژھ آسٕنۍ اَصٕل پایپ لاینٕز گٔژھ یِن بِچھاونہٕ گامَن منٛز تِکیٛازِ ہرکٲنٛسہِ گٔژھ واتٕنۍ اَصٕل پٲٹھۍ یہِ آبٕچ آبٕچ سَپلاے